جِناب اَگر حظ أسۍ مطلب خانٛدرن پٮ۪ٹھ اَسہِ ایریج کَرُن مطلب واریاہ کونٛٹِٹیٖز یِم واٹر واریاہ آب چھُ خانٛدرن پٮ۪ٹھ ضروٗرت اَگر اَسہِ یہِ ایریج آسہِ کَرُن اَصٕل پٲٹھۍ اَسہِ حظ پَزن کیٚنٛہہ ڈرم تھاوٕنۍ بٔڑۍ سینٹٮ۪کٕس تھاوٕنۍ یِمن منٛز أسۍ آب تھاوو رٔٹِتھ پَتہٕ پَزن اَسہِ لۄکچہِ لۄکچہِ بالٹیٖن تُلٕنۍ ییٚمہِ سۭتۍ أسۍ پتہٕ یہِ آب کڑو ڈرمَن منٛز نیبر تہٕ دمو گِلاسو سۭتۍ پَتہٕ ہر کٲنٛسہِ یُس تہِ حظ مٮ۪ہمان آسہِ آمُت سٲنِس خانٛدرَس پٮ۪ٹھ تٔمِس دِمو آرام سان ییٚمہِ سۭتۍ نہٕ اَسہِ ییٚمِچ آبٕچ کٕلتھ گژھِ کیٚنٛہہ شُکرِیا